ہیٚلو وعلیکُم سلام اَہَن حظ آ اَدٕ مگر پٔتِم پۅنٛسہٕ تہِ ٲسۍ نا تِم ما ترٛٲوِتھ پٔتِم پۅنٛسہٕ ما ترٛٲوِتھ ژےٚ سٲتی ہے تۄہہِ دِژوٕ پَتہٕ گۄڈٕ گۄڈٕ تہِ دِژوٕ تۄہہِ ریٹ کم واریاہ

اَچھا ایٚڈوانٕس بَنیٛاہ کیٚنٛہہ ٹھیٖک چھُ کِہیٖنٛۍ کِہیٖنٛۍ

مےٚ چھا کَنٹِنیوٗ تیٚلہِ کامہِ یُن منٛزٕ چھِنا پٮ۪وان منٛزٕ چھِنا کٲم تہِ پٮ۪وان

سِٹاٹ کَر پٮ۪ٹھٕ گژھِ یہِ کٲم ترٛیٚیہِ دۄہۍ مےٚ کوٚت چھُ یُن آچھا ٹھیٖک چھُ

کِہیٖنٛۍ مگر پۅنٛسہٕ گژھن مےٚ گۄڈے آسٕنۍ ٹھیٖک چھُ تیٚلہِ چھُ ٹھیٖک

تِم چھِ تِم چھِ مےٚ تھٲومٕتۍ ریڈی ٹھیٖک چھُ

نہَ حظ مےٚ چھَنہٕ مےٚ بہٕ چھُس وُنہِ اَکھ زٕ دۄہ چھُس بہٕ اَوُر تَمہِ پَتہٕ ہٮ۪کہٕ بہٕ یِتھ اکھ زٕ دۄہ چھُس بہٕ آوُر نہَ دھوکہٕ لگہِ نہٕ کِہیٖنٛۍ ییٚلہِ ژےٚ ایٚڈوانٕس ترٛاوَکھ دھوکہٕ کیٛاہ لگہِ

آ ٹھیٖک آ ٹھیٖک آسن